ساروِیَو کھۄتہٕ چھِ أسۍ اِمپاٹَنس دِوان زِنٛدَگی مَنٛز گَژھِ آسٕنۍ فیملی پَنٕنۍ فیملی گَژھِ تَگٕنۍ سَمبالٕنۍ خاص چھُ سُہ لیڈیٖز بیٚٹَر سُہ فیملی ممبر بیٚٹَر مےٚ نِش یُس پَننہِ فیملی مَنٛز واریاہ ٹایِم دِیہِ پَننٮ۪ن بَچَن سۭتۍ دِیہِ ٹایِم اَسان گِنٛدان روزِ پَننٮ۪ن بَچَن سۭتۍ خۄش خوشی دِیہِ بَچَن پَننٮ۪ن بَچَن پَننِس ہَسبَنڈَس ہَسبَنٛڈ آسہِ سُہ ہیٚکہِ پَننہِ وایفہِ دِتھ خوشی ییٖژاہ سُہ چاہہِ تیٖژاہ ہیٚکہِ خوشی دِتھ تمہِ سۭتۍ چھِ زِندَگی واریاہ آسان گَژھان واریاہ بیٚٹَر گَژھان بیٚیہِ گَژھِ بَچَن دِیُن ٹایِم بَچَن سۭتۍ گَژھِ گِنٛدُن بَچہِ گَژھَن ہیٚچھناوٕنۍ واریاہ اصل عادات غَلَط عاداتو نِش گَژھَن تِم دوٗر تھاوٕنۍ تِمَن سۭتۍ گَژھِ ٹایِم ضروٗری پَنُن ٹایِم گَژھِ تمنٕے سۭتۍ راو راوُنَن سُہ چھُ تَتھ چھُ فٲیِدٕ یِوان ہیٚچھناوُن بَچہِ کیاہ چھُ زِنٛدَگی مَنٛز کَرُن پَکُن کِتھ کنۍ چھُ زِنٛدَگی مَنٛز زِنٛدَگی مَنٛز کیاہ کیاہ اِمپاٹیٚنٕس چھِ خاص کَر چھِ زِنٛدَگی مَنٛز ایٚجُکیشَن ایٚجُکیشَن چھِ بَچَس دِنۍ علمَس مَنٛز تہِ نوٗرَس مَنٛز تہِ علم علمٕے چھُ نور آسان ییٚلہِ أسۍ بَچہِ ہیٚچھناوہون آداب بیٚیہِ گَژھِ ہیٚچھناوُن بَچہِ عادات اصل عادات ہیٚچھناوٕنۍ غَلَط عادات نہٕ ہیٚچھناوٕنۍ کینٛہہ کھیٚنَس چَیٚنَس مَنٛز تہِ اصٕل عادات ہیٚچھناوٕنۍ گَرَس مَنٛز ووٚتھنَس بہنَس مَنٛز تہِ اصٕل عادات ہیٚچھناوٕنۍ بَڑٮ۪ن سۭتۍ کتھ کَرنُک طٔریقہٕ ہیٚچھناوٕنۍ بَچہِ لَکٹٮ۪ن سۭتۍ کتھ کَرنُک طٔریقہٕ ہیٚچھناوٕنۍ بَچہِ کِتھ کنۍ چھُ کَرُن پانہٕ تہِ گۄڈٕ کَرٕنۍ تِم چیٖز پانہٕ پَتہٕ یی بَچَس گۄڈٕ کَرٕنۍ تِم چیٖز پانہٕ پَتہٕ وَنُن بَچَس کیازکہِ یہِ مول موج بَچَس ہیٚچھناوان چھُ سُہ چھُ تہِ برونٛہہ کُن کَران سُہ چھُ ساروِیِو کھۄتہٕ خاص کیازکہِ اَگَر نہٕ مول موج ہیٚچھناون بَچَس بَچَس چھُ نہٕ کِہِیٖنۍ تہِ بَچہِ چھُ نہٕ کِہینۍ تہِ ہیٚچھان مول موج کَرِ پانہٕ ؤنۍ غَلَط بِہیویَر ریٚوٗڈ بِہیویَر بَچہِ تہِ چھُ تی ہیٚچھان مول موج ییٚلہِ پانہٕ ؤنۍ ٹھیٖک پٲٹھۍ پَکہِ بَچہِ تہِ چھُ ٹھیٖکھٕے ہیٚچھان اَگَر مول موج غَلَط کَرِ پانہٕ ؤنۍ بَچہِ تہِ چھُ غَلطٕے ہیٚچھان تمے کِنیٚتھ چھُ بیٚٹَر آسان کیازکہِ بَچَس سۭتۍ گَژھِ ہَر وَقتہٕ اصل پٲٹھۍ پیش یُن خاص کَر بَچَس تھی گَژھَن نہٕ لَڑایہِ لاگنہٕ بَچَس تھی گَژھَن نہٕ غَلَط لَ اَلفاظ ٲسہٕ مَنٛز کَڑٕنۍ گۄڈٕ گَژھَن نہٕ تِم زٕہٕنۍ تہٕ کَرن بَچَن وَرٲے تہِ وۄنۍ گوٚو خاص کر بَچَس تھی بَچَس تھی گَژھِ واریاہ ہیٚس تھاوُن کتھ کَرنَس کتھ باتھ کَرنَسَن سۄ کتھ گَژھِ کَرٕنۍ یۄس شوٗبہِ غَلَط کتھ گَژھِ نہٕ زٕہٕنۍ تہِ کَرٕنۍ بَچہِ گَژھِ ہَر وَقتہٕ خۄش تہٕ خۄشحال تھاوُن تٔمس گَژھِ باسنہِ دِیُن نہَ أسۍ چھِ زِنٛدگی یۄس أسۍ گُزاران چھِ أسۍ چھِ خوشی سان گُزاران تِمَن گَژھہِ نہٕ باسُن اَسہِ چھِ ممی تہٕ فادَرَس مَنٛز کانٛہہ پرابلَم پانہٕ ؤنۍ یِمَن چھِ یِمَن چھِ کانٛہہ پرابلم پانہٕ ؤنۍ کتھ کَرنَس مَنٛز گٔمٕژَن تہٕ تمہِ سۭتۍ چھ گَژھان واریاہ بٔڑ پرابلَم بَچَس چھُ ہَر وَقتہٕ ہاوُن اصل کیاہ چھُ تہٕ غَلَط کیاہ چھُ وۄتھنَس مَنٛز تہِ بہنَس مَنٛز تہِ ہیٚچھناوُن آداب ہیٚچھناوُن طور طٔریقہٕ ہیٚچھناوُن پَلَو لاگنٕکۍ طور طٔریقہٕ ہیٚچھناوُن سُکوٗل نیرنٕکۍ طور طٔریقہٕ ہیٚچھناوُن تَتہِ ہیٚچھناوُن بِہیویر پَنُن کِتھ کنۍ کیاہ کٔرِو پَننِس اُستادَس سۭتۍ کِتھ کنۍ گَژھِ وۄتھُن بِہُن کیازکہِ اُستاد یُس رول چھُ کَران سُے رول چھُ مول موج تہِ کَران اُستادَس چھُ تیُتھ ویلِو دِیُن یُتھ پَننِس مٲلِس ماجہِ چھِ ویلِو دِوان کیازکہِ اُستاد سٕنٛز وَتھ تہِ چھِ آسان مٲلِس ماجہِ ہٕنٛزٕے وَتھ اِسلیے گَژھِ بَچہِ ہیٚچھناوٕنۍ اصٕل عازا عادات بَچَس دِنۍ واریاہ اِمپاٹَیٚنٕس پَنٕنۍ فیملی تھاوٕنۍ واریاہ ٹھیٖک پَننہِ فیملی مَنٛز اَسُن گِنٛدُن پَننہِ فیملی مَنٛز وۄتھُن بِہُن اصٕل پٲٹھۍ یوٗتاہ أسۍ پَننہِ فیملی مَنٛز اَسَو گِنٛدَو یوٗتاہ أسۍ پَنٕنۍ فیملی خۄش ہیٚکو تھاوٕنۍ تیٖژاہ تیٖژاہ چھِ تھاوٕنۍ تمہِ سۭتۍ چھِنہٕ گَژھان بَجہِ بَجہِ پرابلم کِہِیٖنۍ تمہِ سۭتۍ چھُ نہٕ دٮ۪ماغَس پٮ۪ٹھ پیٚوان اَثَر کِہیٖنۍ تمہِ سۭتۍ چھُنہٕ پیٚوان بَچَن ہٕنٛڈٮ۪ن صحتَن پٮ۪ٹھ اَثَر کِہیٖنۍ تہِ کیازکہِ بَچہِ چھُ اکھ سُہ چیٖز یہِ چھُ پھوٚلوُن گۄلاب یُس پھوٚلوُن گۄلاب چھُ اتھ گۄلابِس چھُ ہَر وَقتہٕ رٲچھ کَرٕنۍ أمِس گولابَس چھُ پَتہٕ پَتہٕ پَکُن أکِس مٲلِس ماجہِ ہُنٛدٕے یہِ آسان أکِس مٲلِس ماجہِ ہُنٛد روٗل چھُ رول چھُ اتھ مَنٛز ساروِیو کھۄتہٕ بوٚڑ رول آسان مٲلِس ماجہِ پَزِ خۄش تہٕ خۄشحال تھاوُن یہِ بَچہِ أمس ٹایم دِیُن أمِس سۭتۍ ٹایم دِیُن اَسنُک گِنٛدنُک ٹایم تہِ پَرناوُن تہِ بَچہِ لیٚکھناوُن تہِ بَچہِ طور طٔریقہٕ تہِ ہیٚچھناوُن بَچہِ ژٕ کِتھ کنۍ روزَکھ ٹھیٖک ژےٚ کیاہ چھُے کَرُن ژٕ کِتھ کنۍ ژےٚ کِتھ کنۍ چھُے وۄتھُن ژےٚ کِتھ کنۍ چھُے بِہُن ژےٚ کم چیٖز چھی کَرٕنۍ ژےٚ کیاہ چھُے نہٕ کَرُن ژٕ کمہ چیٖزٕ سۭتۍ ہیٚکَکھ پتھ گٔژھِتھ ژٕ کمہ چیٖزٕ سۭتۍ ہیٚکَکھ برونٛہہ پٔکِتھ یہِ چھُ أکِس مٲلِس ماجہِ ہُنٛد رول مٲلِس ماجہِ پَزِ پَنُن بَچہِ پَننِس بَچَس اصٕل اصٕل عازا عادات ہیٚچھناوٕنۍ بیٚیہِ ہیٚچھناوُن بٔڑِس سۭتۍ کِتھ کنۍ چھُ ووٚتھُن تہٕ بِہُن بٔرِس سۭتۍ کِتھ کنۍ چھُ کَلام کَرُن کیازکہِ تِم عادات تہِ ہیٚچھناو کھیٚن چیٚن کِتھ کنۍ چھُ کھیٚون کمہِ طٔریقہٕ چھُ کھیٚون تہذیٖب سان چھُ کھیٚون کھیٚن چیٚن تہِ آسان کھیٚون بےاَدبی سان چھُ نہٕ آسان کھیٚن چیٚن کھیٚون کینٛہہ سُہ چھُ واریاہ غَلَط سُہ چھُ مَذہبَس مَنٛز تہِ غَلَط تمے کِنیٚتھ چھُ اَسہِ ہیٚچھناوُن بَچہٕ واریاہ اصٕل عادات تمہِ سۭتۍ چھُ خوش تہٕ خوش حٲلی گَرَس مَنٛز روزان بیٚیہِ چھُ بَچَن سۭتۍ ٹایم دِیُن ٹایمہٕ سۭتۍ یوٗتاہ أسۍ چاہو تیوٗتاہ چھُ اَسہِ پَنُن بَچَن سۭتۍ ٹایم دیُن اَسہِ چھُ نہٕ باقیَن چیٖزَن سۭتۍ ٹایم دیُن تہٕ پَننِس بَچَس سۭتۍ چھُنہٕ ٹایمٕے دیُن نہَ گۄڈٕنیٚتھ چھُ اَسہِ ٹایم دیُن بَچَن سۭتۍ بَچہِ چھِ ہیٚچھناوٕنۍ بَچہِ سَمبالُن چھُ أکِس مٲلِس ماجہِ ہُنٛد ساروِیو کھۄتہٕ بوٚڑ بار فرض أکِس مٲلِس ماجہِ چھ تمہِ سۭتۍ واریاہ ووی سُہ مول موج چھُ واریاہ ویلِو تھاوان یُس أکِس پَننِس بَچَسَن اصٕل رول کَرِ پَننِس بَچَس سۭتۍ کَرِ اصٕل رول اَدا